وعلیکُم السلام

اَہن حظ کٔژ حظ پیٹہِ آسوٕ ہَے نہَ حظ نہَ یہِ چھِ زیادٕ گژھان شُراہ شَتھ دِمو اَچھا ساڑ شُراہ شَتھ حظ دِمو اَدٕ حظ ٹھیٖک چھُ اَدٕ حظ اَدٕ حظ ٹھیٖک چھُ